بارہمولہ ڈِسٹِرٛکَس منٛزَ چھُ واریاہ زیادٕ خوٗبصوٗرت جاے یہِ وون مےٚ ییٚمہِ برونٛٹھ تہِ یِمہٕ یِمَن منٛز یِم ٹوٗرِسٹَن خٲطر چھُ اَصٕل تہٕ نٮ۪برِم لُکھ چھِ واریاہ زیادٕ پَسنٛد کَران ساروٕیو کھۄتہٕ گۄڈنیُک چھُ گُلمرگ ییٚلہِ تہِ اورٕ کانٛہہ ٹوٗرِسٹ یِوان چھُ تٔمِس چھُ گۄڈنٮ۪تھٕے ہاوان گُلمرگ گُلمرگَس منٛز چھُ سُہ چھُ واریاہ زیادٕ سُہ چھِ یِہے گرٛاس لینٛڈ اَکھ تہٕ تَتہِ چھُ سُہ چھِ وَندَس تہِ آسان خوٗبصوٗرت تہٕ رٮ۪تہٕ کٲلِس تہِ آسان خوٗبصوٗرت رٮ۪تہٕ کٲلِس یا وَندَس چھِ تَتٮ۪ن گَنڈولا آسان یِمَن پٮ۪ٹھ لُکھ کھَسان چھِ تہٕ سٲر کَران یا گُرۍ چھِ آسان تِمَن پٮ۪ٹھ چھِ لُکھ کھَسان ٹوٗرِسٹ کھَسان تہٕ تِم چھِ واریاہ زیادٕ خۄش گژھان یِتھَے کَنَن چھُ آسان تَتہِ وَ رٮ۪تہٕ اور وَندَس چھُ تَتہِ شیٖن پیٚوان تہٕ شیٖنس منٛز چھُ یِوان واریاہ زیادٕ گیم یہِ گیمہٕ گِنٛدنہٕ تہٕ تَتہِ چھُ وَندَس منٛز دَہَن دۄہَن پرٛوگرٛام لَگان ییٚتہِ واریاہ زیادٕ گیمہٕ چھُ گِنٛدان تہٕ یِتھَے کَنَن چھُ گژھان کٲم یِتھَے کَنَن چھُ گُلمرگ نیت تہِ یِوان بیٛاکھ جاے تَتھ چھِ أسۍ وَنان ٹنٛگمرگ یُس ٹںٛگمرگ چھُ سُہ تہِ چھُ واریاہ زیادٕ خوٗبصوٗرت جاے تہٕ گۄڈٕ چھُ یِوان ٹنٛگمرگ اَدٕ چھُ یِوان گُلمرگ یِم دُشوَے چھِ خوٗبصوٗرت جاے یِمَن ہنٛد یِمَن جایَن ٹوٗرِسٹَن ہُنٛد واریاہ زیادٕ رَش چھُ آسان تہٕ ٹوٗرِسٹ چھُ یِمَن جایَن واریاہ زیادٕ پرٛ پرٛفَر کَران گژھُن تہٕ تِمَن خٲطرٕ چھُ پَتہٕ ٹوٗرِسٹ خٲطرٕ اَپٲرۍ واریاہ زیادٕ ریسٹورَنٛٹ یِم گیسٹ ہاوُس چھِ یِم تہِ یِمَن منٛز تِم روزان چھُ تہٕ تَپٲرۍ چھُ گورمینٛٹَن واریاہ زیادٕ قدم تُلمٕتۍ تہٕ سَجھومٕژ تَپٲرۍ تِم سارے جایہِ تہٕ یِتھَے کَنَن چھُ پَتہٕ یِوان برونٛٹھ کُنَن مطلب یِم زٕ چھُ واریاہ زیادٕ جایہِ یِمَن جایَن ٹوٗرِسٹ تہِ چھِ یِوان پَتہٕ چھُ لوکَل پیٖپلَن خٲطر تِم چھِ ہیٚکان باقٕیَن جایَن تہِ گٔژھِتھ البتہ تِمَن جایَن چھُنہٕ آسان ٹوٗرِسٹَن ہُںٛد زیادٕ رَش کِہیٖنۍ تَتھ منٛز چھُ یِوان پانڈَو لَرِ یُس کہِ پَٹنہٕ چھُ سُہ چھِ مطلب اَکھ ہِسٹِرٛی کَران رِپِرٛزینٛٹ کیٛازِکہِ سُہ چھِ واریاہ زیادٕ پرٛانہِ زمانُک تہٕ یِمَن ییٚلہِ پانڈَو ٲسۍ ییٚتہِ کَران روٗ راج تہٕ تٕمنٕے زمانَس منٛز چھُکھ تِموَیو بَنوومُت تہٕ یِتھے کنیٚتھ چھُ پَتہٕ مانو أسۍ جہلم چھُ پَکان یِم کٔرِن تہٕ یُس ییٚمیُک نظارٕ واریاہ زیادٕ خوٗب مگر جہلم چھُ وٕ لُکو کوٚرمُت واریاہ زیادٕ خراب تہٕ کیٛازِ تِم چھِ تٔتھی منٛز پَنُن یہِ گَرَن وَرَن یا باقیَن ژھۄٹھ وۄٹھ تٔتھی منٛز ترٛاوان ییٚمہِ وجہہ سۭتۍ سُہ خراب چھُ گوٚمُت تہٕ پَتہٕ چھُ گُلنار پارک ایٖکو پارک یِوان یِمَن منٛز لوکَل لُکھ مطلب بارہمولاہٕکۍ لوکَل لوٗکٕے چھُ گژھان تِمَن منٛز چھِنہٕ ٹوٗرِسٹ اَژان کِہیٖنۍ ٹوٗرِسٹ چھُ مین ہُم گُلمرگ ٹنٛگمرگ یپٲری آسان